السلام علیکُم سٲنِس گامَس منٛز حظ چھِ ییٚلہِ مَیَت چھِ گُزران پَتہٕ حظ چھِ سٲری رِشتہٕ دار یِوان پَتہٕ حظ چھِ سٲری رِشتہٕ دار یِوان پَتہٕ حظ چھِ کَران کٲم پَتہٕ حظ چھِ مَہ پَتہٕ حظ چھِ کَران مَسجِد پٮ۪ٹھ علان فلٲنۍ حظ گُزریٛاو پَتہٕ حظ چھِ سٲری سٔمِتھ یِوان پَتہٕ حظ چھِ کَران کٲم پَتہٕ حظ چھِس آب واب وٕشناوان والان چھِس غسُل دِنہِ پَنٕنۍ پَنٕنۍ چاہے مَہ چاہے مَرٕد آسہِ تہِ چاہے زٔنۍ آسہِ پَتہٕ حظ چھَس یِمَے پنٛنہِ کورِ وورِ کَران کٲم وَسان غُسُل خانَس منٛز دِوان غسُل اَصٕل پٲٹھۍ صاف غسُل صاف پٲٹھۍ دِوان چھِس پَتہٕ حظ چھِس کران کٲم پَتہٕ حظ چھِس کَفنہٕ لاگان واگان وَ لاگان کَفنہٕ وَفنہٕ لاگان پَتہٕ حظ چھِ جنازٕ گاہَس پَتہٕ حظ چھِ علان کَران پَتہٕ حظ چھِ سٲری گامٕکۍ یِوان نیران حظ چھِ جنازَس أمِس مَیتَس بیٚیہِ یِم پَنٕنۍ اَنٛگ ٲشناو چھِ آسان تِم تہِ حظ چھِ واتان یِم پۄپھٕ ماسہٕ چھِ آسان بینزٕ چھِ آسان بٲے چھِ آسان مام چھِ آسان تِم تہِ حظ چھِ واتان پَتہٕ حظ چھِ پَتہٕ حظ چھِ مَرگُزارَس پٮ۪ٹھ نِوان پَتہٕ حظ چھِ أمِس مَیتَس دَپھَک دَفَن کَران تَتہِ حظ چھُ واریاہ واریاہ مِنٹھ یِوان پَتہٕ حظ چھِ یِم کَران کٲم پَتہٕ حظ چھِ یِم گَرٕ واتان پَتہٕ حظ چھِ أسۍ ژۄن دۄہَن أمِس مطلب مَیتہٕ سُنٛد دۄکھ رَٹان پَتہٕ حظ چھِ یِم حق ہمساے پَنٕنۍ ٲشناو تِم حظ چھِ پَتہٕ بَتہٕ چاے اَنان